أزیُک یُس دور چھُ سٲری چھِ زَنان زِ یُس ہَسا أزیُک دور چھُ سُہ چھُ اِنٹَرنیٚٹُک دور برٛۄنٛہہ کالہِ اوس نہٕ یوٗتاہ مطلب زَمانہٕ کِہیٖنۍ تہِ نہٕ اِنسانَن ٲس اَگَر تِمَن کُنہِ چیٖزٕچ ضٔروٗرت آسان کانٛہہ اِنفارمیٚشَن ٲس تِمَن ضٔروٗرت آسان تِم ٲسۍ لُکَن پِرٛژھان ژےٚ ما چھِے پَتہ فَلٲنۍ جایہِ ما چھِ کینٛہہ درٛامُتَن یا بٮ۪نٛکَس یِم پالسی والسی چھِ تِمَن منٛزَن ما چھِ کینٛہہ درٛامُتَن آز چھُنہٕ تیوٗتاہ وقت کیٚنٛہہ اِنسان پِرٛژھان بٮ۪کِس اِنسانسٕن ژےٚ ما چھے یِمَن بٮ۪نٛک چٮ۪ن پالسیٖزَن ہٕنٛز متعلق کَرَن کیٚنٛہہ پَتہ وَتہ تہٕ مےٚ وَن تہٕ أزیُک یُس دور چھِ سٲری چھِ زانان ژےٚ أزیُک یُس دور چھُ سُہ چھُ اِنٹَرنیٹُک دور وَ یِمَن جایَن نہٕ اِنٹَرنیٚٹ اٮ۪ویلیبٕل چھِ موٗجوٗد آسان چھِ کِہیٖنۍ تہِ نہٕ تِمَن جایَن چھِ نِوٕز پیپَر تہِ واتان مطلب اَکبار تہِ چھِ واتان تِم چھِ تَمے اَخبار کہِ ذٔریعہِ پَتہٕ یۄس تہِ تِمَن ضُروٗرَت معلوٗمات ضُروٗرتھ آسہِ سُہ چھُ تِم تیٚمہِ پٮ۪ٹھ حٲصِل ہٮ۪کان کٔرِتھ آز چھُ اِنسانَسَن اِنٹَرنٮ۪ٹ فون تھرٛوٗ یَلہٕ تَتہِ کوٚرُکھَن کوٚرُکھ تَتھ لِہوٗکھَن مےٚ ہَسا چھِ پھَلٲنۍ چھِ ضٔروٗرت سَہ ما چھےٚ امۍ پالسیَن والسِیَن ہٕنٛز ضٔروٗرت کِہیٖنۍ کُنہِ جایہِ مَسا چھُ کیٚنٛہہ پالسی درٛامٕژَن بٮ۪نٛکَس منٛزَنتھن مےٚ ؤنۍ تو تہٕ بہٕ تہِ گژھا تہٕ بہٕ تہِ کَرٕہا سۄ پالسی تَتہِ یا چھُ آسان وٕنہِ یورٕ دِنٕے تَتہِ چھِ نیران سورُے دنٛدٕر چھِ تَتہِ نیران یہِ تہِ یہِ تہِ آسان چھِ کُنہِ تہِ جایہِ ییٚتہِ پالسی کانٛہہ آسان چھِ درٛامٕژ تَتہِ چھِ نیران سورُے سُہ ووں ییٚمِس نہٕ آسہِ موبایلُک حِساب کِتاب تیُتھ کِہیٖنۍ تہِ نہٕ سُہ چھُ اَخبار رَٹان اَخبار چھُ پَران پَتہٕ چھُس تَتہِ تہِ تَران فِکرِ نہ چھا بٮ۪نٛکَن منٛزَن کیٚنٛہہ پالسی درٛامٕژَن کیٚنٛہہ یُتھُے تِمَن پَتہٕ پَتاہ چھِ لَگان نہ پالسی ہَسا چھِ درٛامٕژ بٮ۪نٛکَن منٛز پَتہٕ چھِ تِم تور گژھان تَتہِ چھِ مَنیٚجرَس سۭتۍ کَتھ کَران ژٕ مےٚ ہَسا ٲس یہِ پالسی کَرٕنۍ اگر سُہ بٮ۪نک منیجَر تٔمِس وَنۍ ہے نہ سا نہ یہِ پالسی چھَنہٕ کِہیٖنۍ تہِ نہٕ تۄہہِ کیٚمۍ چھُنن ووٚنمُتَن تۄہہِ چھُو غلط وا پَتاہ تہٕ یہِ نَسا چھُنہٕ کِہیٖنۍ تہِ نہٕ سُہ چھُ تٔتی کھُلاوان اِنٹَرنٮ۪ٹ یا نِوٕز پیپَر آسہِ ہا اَخبار آسہِ تٔتی چھُ کھُلاوان تٔتی چھُس برٛونٛہہ کَنہِ ترٛاوان رَٹ سا یہِ کیٛاہ اَپُز چھا تیٚلہِ لیٚکھِتھ تہٕ وُچھ چھَ کہِ نہٕ نَہ تمہِ پَتَن چھُ سُہ وُچھان تہٕ تَتھ مُتعلِقَن چھُ سُہ کَرانتَن کَرانتَن چھِ تہٕ پَتہٕ چھُ تِمَن پالسیٖزَن ہُنٛد وَنانتٕھن پَتہٕ چھِ تِم پالسی تٔمِس آسہِ ضٔروٗرتھٕن تَتھ مُتعلِقَن چھُ سُہ تٔمِس سۭتۍ کَتھ باتھ کَران پَتہٕ اگر تٔمِس باسہِ نہ یہِ ہَسا چھُ میٛانہِ خٲطرٕ ضٔروٗری یہِ پالسی بہٕ ہَسا ہٮ۪کہِ یہِ کٔرِتھ سۄ پالسی چھِ سۄ کَران تہٕ پَتہٕ چھُ سۄ تَتھ منٛزَن سورُے یہِ تہِ تیٚمِس ضوٚرَتھ آسہِ سُہ چھُ تَتھ تٔمِس تراوان تہٕ پَتہٕ چھُ سُہ پالسی تہِ